سٲنِس ایریاہَس منٛز چھِ ٹریڈِشنَل گیم اَکٕے سُہ چھُ کِرکَٹ یَتھ منٛز تَمام سانہِ محلٕکۍ سا سانہِ أنٛدۍ پٔتۍ یِم تہِ بایِز چھِ یعنی کہِ لٔڑکہٕ چھِ تِم چھِ سٲری گِنٛدان کِرکَٹ بیٚیہِ چھِ سہ اَکھ زیادٕ تَر اَکھ گیم یُس ییٚتہِ زیادٕ چھِ گِنٛدان یَتھ منٛز لٔڑکی تہِ چھِ زیادٕ گِنٛدان تَتھ چھِ أسۍ وَنان اَکھ تٕرٛپَن گِنٛدُن بیٚیہِ سَزس گِنٛدُن بیٚیہِ کھو کھو یِم چھِ ییٚتہِ ٹرٛیڈِشنَل گیم خاص کَر یِم تہِ لۄکٕٹۍ لۄکٕٹۍ شُرۍ لٔڑکی کورِ چھِ تِم چھِ زیادٕ گِنٛدان سَزَس ییٚلہِ أسۍ تہِ ٲسۍ لۄکٕٹۍ أسۍ ٲسۍ گِنٛدان سَزَس منٛز تہِ چھِ واریاہ قٕسٕم اَکھ چھِ یا رَزَن رَزَن چھِ أسۍ گِنٛدان سَزَس منٛز چھِ قٕسٕم یعنی کہِ گۄڈنٮ۪تھٕے ٲسۍ أسۍ گِنٛدان سُہ بوٚڈ سَزٕ تَتھ ٲسۍ تَتھ ہٮ۪کو أسۍ کٔژ ییٖتیٛاہ تہِ أسۍ ٲسۍ آسان چاہے زٕ ٲسۍ آسان ژور ٲسۍ آسان أسۍ ٲسۍ سٲری گِنٛدان یِکوَٹہٕ تَتھ پٮ۪ٹھ یا منٛزٕ ٲسۍ أسۍ گِنٛدان تَتھ ٲسۍ أسۍ بَناوان اَلَگ اَلَگ وٮ۪رایٹی سَزَن یعنی کہِ تَتھ اوس اَکھ بَناوان أسۍ کۄکَر سزٕ کۄکَر سزس ہَسا ٲسۍ أسۍ گِنٛدان الگ الگ بیٚیہِ ٲسۍ بَناوان کۄکَر سَزَس چھُ مگر اَکھ چیٖز تَتھ چھِ مطلب زٕ زٕ دۄن دۄن پٮ۪وان ایٹ اے ٹایم گِنٛدُن أکِس سُہ چھُ آسان اَکھ ژُکوٗنٛجَل بۄکٕس یَتھ أسۍ مَن چھِ روٗل کھیٖچان تہٕ پَتہٕ چھُ نٮ۪صپہَن ترٛاوان ہُکُن نٮ۪صپہَن ترٛاوان یِکُن تَتھ منٛز ہٮ۪کو أسۍ پَتہٕ زٕ زٕ گِنٛدِتھ مطلب اَکھ چھُ گِنٛدان اَکہِ سایٹہٕ بیٛاکھ چھُ گِنٛدان اَکہِ سایٹہٕ مگر اگر اَکھ آوُٹ گَژھِ بیٛاکھ گَژھِ نہٕ کِہیٖنۍ نہٕ ہیٚمِس چھُ واپَس یِوان گیمہِ منٛز اَنٛنہٕ یا کیٛازِکہِ یہِ چھُ دۄن دۄن زٕ زٕ چھِ اَتھ پُلے کَران یِکوَٹَے بیٚیہِ بیٛاکھ ٲسۍ سَزکہِ بَناوان ریلہِ سَزٕ یَتھ منٛز أسۍ مطلب تَتھ منٛز چھُنہٕ پٮ۪وان کُنی جایہِ تھپھ ترٛاوُن لوٚنٛگ چھِ پٮ۪وان تھاوُن ہیوٚر تَتھ چھُ پٮ۪وان اپَپارِ یَپور کَرُن دَہ مطلب ییٖتیٛاہ ڈَبہٕ بَنٲوِتھ آسَن تیٖتیٛاہ تیٖتیٛاہَن چھُ پٮ۪وان اورٕ اَپور یَپٲرۍ کَرُن تَمہِ پَتہٕ ییٚلہِ ژےٚ سُہ کَمپٕلیٖٹ گٔژھی مطلب تیٖتیٛاہ چَکَر اَدٕ ہیٚکَکھ ژٕ مطلب بیٛاکھ زنٛگ پَتھَر ترٛٲیِتھ یا مطلب یَتھ پٮ۪ٹھ گَژھِ نہٕ پیٚنۍ کُنہِ پٮ۪ٹھ مطلب آ کھور وور گَژھِ نہٕ پیٚنۍ کہِ کھور اِن دَ سٮ۪نہٕ یۄس اَسہِ رٕکھ چھِ آسان ترٛٲومٕژ تَتھ پٮ۪ٹھ گَژھِ نہٕ پیٚنۍ لَتھ کِہیٖنۍ نہٕ نہ گژھِ ڈَبَس منٛز گَژھٕنۍ قَطٕر قطرٕ چھِ أسۍ وَنان ییٚمہِ سۭتۍ أسۍ گِنٛدان چھِ سُہ گژھِ نہٕ گژھٕنۍ ڈَبَس منٛز کِہیٖنۍ تَمہِ سۭتۍ چھُ گژھان تَمہِ سۭتۍ ہٮ۪کو أسۍ اَوُٹ گٔژھِتھ بیٚیہِ تَتھ تہِ ہٮ۪کہِ مطلب اَکُے اِنسان ہیٚکہِ نہٕ گِنٛدِتھ کیٚنٛہہ آل کَم سے کَم گژھن زٕ پٕلیر آسٕنۍ پرٛٮ۪تھ کُنہِ گیم چھِ یہِ روٗل زٕ پٕلیر گَژھن آلموسٹ آسٕنۍ اَکُے ہٮ۪کہِ نہٕ کُنُے زوٚن پٕلے کٔرِتھ گیم کِہیٖنۍ نہٕ اکھ تہٕ تَتھ ہٮ۪کون تَتھ ہٮ۪کَن زٕ تہِ ٲسِتھ دۄہ کھۄتہٕ زیادٕ تہِ ٲسِتھ مطلب ییٖتیٛاہ تہِ أسۍ گِنٛدوو تیٖتیاہ پَتہٕ چھِ تَتھ پٮ۪وان الگ الگ کھان زینُن پَتہٕ پٮ۪وان آیَم زینُن آیَم چھُ آسان ییٚلہٕ ڈَبہٕ چھُ بَناوان ڈَبَس ہیٚرِکَن چھِ آسان آیَم بَنٲیِتھ سُہ چھُ آسان الگ طٔریٖقَس منٛز سُہ بۄکٕس سُہ چھُ آسان یعنی کہِ اَگر اَسہِ سُہ ژُکوٗنٛجَل ڈَبہٕ بَنوو سَزُک تَتھ چھِ أسۍ منٛزٕ بَناوان کھانہٕ پَتہٕ یُس ہیٚرِکَنٮ۪تھ چھِ أسۍ سٮ۪نٹَرَس مطلب اوپَر وَالے میں اَپَر پاٹَس منٛز چھِ أسۍ تَتھ بَناوان اَکھ لۄکُٹ ڈَبہٕ یَتھ أسۍ وَنان چھِ آیِم آیَم ہُنٛد اَلگٕے طٔریٖقہٕ اَکھ چھِ آسان زیننُک تِمو ڈَبو مٔنٛزۍ چھِ آسان کرٛاس کَرُن اِنسانَس مگر بۄن کُن چھُنہٕ آسان وٕچھُن کِہیٖنۍ نہٕ اَگرَے بۄن کُن وٕچھو تہٕ اَوُر آ وۄنۍ ہیوٚر کُنٕے چھِ آسان وٕچھو مگر رِکھِ پٮ۪ٹھ گژھِ نہٕ کھۄر پیوٚن کِہیٖنۍ یُتھُے رِکھِ پٮ۪ٹھ کھور پیوٚو گوٚو اَوُر تور ییٚلہِ آیمس تامَتھ گۄڈٕ گَژھِ تَتھ منٛز گَژھٕنۍ تَتھ ڈَبَس منٛز گژھِ یۄس أسۍ یور پھے کَتٕر یا فینٛٹ ٲسِس یا ییٚمہِ سۭتۍ أسۍ گِنٛدان چھِ سُہ چَلاوو سُہ گژھِ تَتھ منٛز گۄڈٕ گَژھٕنۍ تیٚمہِ پَتہٕ چھِ پَتہٕ ہُہ پرٛوسیٖجَر کَرُن تَمہِ پَتہٕ چھِ تَتٮ۪س کَرُن کٲم سُہ چھِ چَلاوٕنۍ پٔتۍ کِنٮ۪تھ سُہ قطٕر سُہ یَتھ ڈَبَس منٛز گَژھِ تہٕ سُہ ڈَبہٕ چھِ أسۍ پَتہٕ زٮ۪نان ییٚلہِ پَتہٕ دٔیمہِ لَٹہِ گِنٛدُن چھُ آسان تَتھ ڈَبَس منٛز چھِ أسۍ ہٮ۪کان آرام سان تھَک ترٲیِتھ سُہ چھِ اٮ۪کچُلی تَمے خٲطرٕ آسان مطلب سُہ چھُ آسان پَتہٕ تٔمِس سُنٛد ییٚمۍ ییٚمۍ تَتھ منٛز سُہ قطر چھُ لَگٲمٕژ آسان سُہ چھُ آسان تٔمۍ سُندُے سُہ چھُنہٕ آسان بیٚکِس اِنسان سُنٛد کِہیٖنۍ نہٕ تہٕ یہِ چھِ اَکھ ٹرٛٮ۪ڈِشنَل گیم ییٚتہِ زیادٕ پٕلے یِم پَتہٕ پٮ۪ٹھ چھِ ٲسۍمٕتۍ لُکھ کَران اِوٕن آزکَل تہِ چھِ سٲری کَران مَطلَب سٲنِس وَقتَس منٛز أسۍ ٲسۍ گِنٛدان اَسہِ تہِ ٲسۍ یہِ سۄے گیم گِنٛدان مطلب سُہ چھِ واریاہ زیادٕ فٔنی گیم بیٚیہِ چھِ تَتھ منٛز واریاہ مَزٕ تہِ مان ژٕ پرٛٮ۪تھ اَکھ چھُ کَران پرٛٮ۪فَر سُہ گِنٛدُن